انڈیا ہسا چھُ اکھ واریاہ بٔڑ کنٹری رۄقبہٕ لحاظ تو موٗجوٗب ہسا چھُ اتیُک کلایمیٹ گژھان ویری فرام پلیس ٹُہ پلیس یُس ہسا امیُک ایسٹٲرن پاٹ چھُ یِوان اتہِ ہسا چھِ اُوَر آل یِیر واریاہ زیادٕ پرسپِٹیشن پٮ۪وان تو موٗجوٗب ہسا چھُ روزان اتیُک کٕلایمیٹ نارمل یُس ہسا اتیُک اۭں ناردٲرٕن پاٹ یِوان چھُ اتہِ ہسا چھِ شٮ۪ن ریٚتن روزان سردی شٮ۪ن ریٚتن روزان گرمی یُس ہسا امیُک ویٚسٹٲرٕن پاٹ چھُ تتہِ ہسا چھِ یِوان اکھ جاے راجِستان بیاکھ جاے چھِ یِوان گجرات یِمن منٛز ہسا چھِ واریاہ واریاہ بٔڑۍ ڈیٚزٲٹٕس تہٕ اتیُک ٹرمپیچر چھُ تو موٗجوٗب روزان ہاٹ اینٛڈ ہیٚومِڈ یُس ہسا امیُک سودٲرٕن پاٹ چھُ یِوان اتہِ ہسا چھُ روزان نارمل کٕلایمیٹ یُس ہسا امیُک ایٖسٹٲرٕن سایڈ چھُ اتہِ ہسا چھُ بے آف بیٚنٛگال تہٕ ویسٹٲرٕن سایڈ یُس چھُ عربیَن سی تہٕ تِم ہسا چھِ تھاوان سودٲرٕن پاٹُک ٹیمپریچَر نارمل